اَسلامُ علیکُم اَسہِ حظ چھِ کِڈٕس اِنٛٹر نیٚشنل سکوٗل پیٚٹھ أسۍ چھِ تُہٕنٛدِس بَچس ٹیٖچر اَسہِ حظ اوس تُہُنٛد بَچہٕ تٔمِس خٲطرِٕ ٲس پٔرمِشَن ضروٗرت تٔمِس چھِ کَلچرَل پرٛوگرام اَکھ تَمہِ خٲطرٕ چھُ تُہُنٛد یہِ اَسہِ چھُ اینِول ڈیے فنٛگشن مَناوُن سکوٗلَس پیٚٹھ تَمہِ خٲطرٕ چھُ اَسہِ یہِ سکوٗلَس پیٚٹھ ضرٗورتھ تُہۍ ہیٚکو ہیٚکوٕ تٔمِس خٲطرٕ اِجازت دِتھ اَسہِ اَسہِ چھُ کَلچرل پرٛوگرٛام اَسہِ کیٛاہ تۅہہِ کیٛاہ تِمَن چھُنہٕ تیٛوٗتاہ زیادٕ کیٚنٛہہ یِہَے پرٛوگرٛام یِیکھ سکوٗلَس رِلیٹِڈٕے کیٚنٛہہ یا اینوارانمینٛٹٕس مُتعلق کَرہوکھ کیٚنٛہہ پرٛوگرٛام تَیار مَگر اَمہِ خٲطرِٕ چھُ اَسہِ یِمن رِہلسِل کَرٕناوٕنۍ یِم چھِ واریاہس ٹایمَس یِم ہیٚکَن گَرٕ لیٚٹ تہِ وٲتِتھ تہٕ تَوے تہٕ تَمی حِساب کیٚنٛہہ نہَ حظ چھُنہٕ پرٕواے تُہُنٛد بَچہٕ واتہِ پَنٕنِس ٹایمَس پیٚٹھ اَصٕل أمِس کَرو أسۍ پِک اینٛڈ ڈرٛاپ کَرو أسۍ یِمن دۅہن أمِس پانے دۅن ترٛیٚن دۅہن چھُ اَسہِ یہِ ضروٗرت تہٕ دۅیہِ ترٛےٚ دۅہۍ بعد نہٕ کیٚنٛہہ چَلوٗ ٹھیٖک باقٕے أمِس أمِس أکِس کیٛاہ تۅہہِ چھِو اَتہِ زٕ بَچہٕ پانہٕ تۅہہِ کیٛاہ چھُ أمِس أکِس بَچَس ناو ٹھیٖک ٹھیٖک تیٚلہِ حظ چھُ ٹھیٖک کیٚنٛہہ چھُنہٕ پرٕواے تیٚلہِ أسۍ کَرناوہون یہِ پرٛیپِیر تہِ چَلوٗ حظ ٹھیٖک کیٚنٛہہ چھُنہٕ پرٕواے تٔمِس تھاوَو أسۍ خَیال چَلوٗ حظ ٹھیٖک واریاہ اصٕل حظ واریاہ اَصٕل چَلوٗ حظ ٹھیٖک شُکُریہ